کٲشُر لیٚکھنَس منٛز ٲس مےٚ گۄڈٕ گۄڈٕ کٲشُر لیٚکھنَس منٛز آسہٕ مےٚ گۄڈٕ گۄتھ واریاہ مُشکِلات یِوان کیازِِکہِ اَسہِ اوس نہٕ کٲشُر پَرناونہٕ تہٕ لیٚکھناونہٕ تِتھ کٲٹھۍ آمٕتۍ لَکٹ۪و کَلاوسو پٮ۪ٹھ کِہیٖنۍ تہٕ پَتہٕ آو اَسہِ سٔتمہِ تہٕ ٲٹھمہِ منٛز ٲسۍ اسہِ درسییٖ کِتاب کشمیٖری کِتاب سٲنِس نِسابَس منٛز شٲمِل آمٕژ کَرنہٕ پَتہٕ یُتھُے اَسہِ کشمیٖری ہیٚچھنٲیِکھ پَرُن لیٚکھُن تہٕ تمہِ پَتہٕ ہسا گٔے میٲنۍ کشمیٖری سپیٖکِنٛگ تہِ اَصٕل کشمیٖری رایٹِنٛگ تہِ اَصٕل تہٕ تَمہِ پَتہٕ ہیٚچھ مےٚ اَصٕل پٲٹھۍ کَشمیٖری منٛز وَنُن تہِ لیٚکھُن تہِ بوزُن تہِ تاہم کَشمیٖری وَننہٕ کھۄتہٕ چھِ کَشمیٖری لیٚکھُن ژھَنا مُشکِلٕے پَہنۍ تہٕ تہٕ وَنُن چھُ کشمیٖری واریاہ زیادٕ آسان یانے کشمیٖری بولُن چھُ واریاہ آسان مگر وَنُن چھُ واریاہ لیٚکھُن چھُ واریاہ مُشکِل تہٕ مےٚ تہِ آز گۄڈٕ گۄڈٕ کَشمیٖری لیٚکھنَس منٛز واریاہ مُشکِلات یِوان تہٕ تاہم کَشمیٖری لنٛگویج منٛز پٔرِتھ لیٚکھِتھ گوٚو میٛانہِ خٲطرٕ واریاہ آسان زِ کَشمیٖری لیٚکھُن تہِ تہٕ اگر کٲنٛسہِ کَشمیٖری لیٚکھُن آسہِ ہیٚچھُن تٔمِس پَزِ لَکٹو کَلاسو پٮ۪ٹھٕ کشمیٖری سۭتۍ زان تہٕ خۄوے تھاوٕنۍ تاکہِ سُہ ہیٚکہِ کَشمیٖری لِٹریچَر تہِ پٔرِتھ لیکھِتھ تہٕ بوٗلِتھ